یِم مین اٮ۪جُکیشنَل اِنسٹیوٗشنٕز بارہمولہ چھِ سُہ چھِ گورمٮ۪نٛٹ ڈِگری کالیج بایِز یا کالے اِنجٔنیرِنٛگ کالیج تَتہِ پالٹٮ۪کنِک کالیج سٕکوٗلٕز یِم چھِ تِم چھِ کیندٕر وِدیا کیندٕر وِدیا وِدیالے سکوٗل تہٕ تَتہِ چھِ واریاہ اَپرچوٗنٕٹیٖز مِلان تہٕ فی تہِ چھِ اٮ۪فٲڈیبٕل کُنۍ مطلب یِم بٔڑۍ بٔڑۍ سکوٗل چھِ تِمَن منٛز چھِ واریاہ فیٖس تہٕ اوٚوٮ۪سلی تِمَن منٛز چھِ آسان مطلب گارمٮ۪نٛٹ اٮ۪مپٕلایَن ہٕنٛدِ شُرۍ یا یِم رایِل آسَن تِمنٕے ہٕنٛدۍ شُرۍ تِم چھِ ہٮ۪کان اٮ۪فٲڈ کٔرِتھ کِہیٖنۍ سکوٗلٕز چھِ یِمَن منٛز چھِ کَم فیٖس مطلب لایِک فایِو ہَنٛڈرَڈ چھِ پٔر مَنتھٕ مطلب اوٚوَر آل أسۍ ہٮ۪کو ؤنِتھ کہِ یِم تَتہِ سکوٗلٕز چھِ تِمَن مطلب تِمَن منٛز چھِ تیوٗتاہ فی یِم اٮ۪فٲڈ ہٮ۪کہِ اَکھ کٔرِتھ پُوَر پیرَنٛٹ تہِ تہٕ یُس رایِل فیملی ہُنٛد آسہِ تہٕ سُہ تہِ ہٮ۪کہِ کٔرِتھ